مے حظ چھُ ٹیٛلی وِجنُک اَکھ پروٗگرام پَسنٛد یِوان یُس زَن مے بَڈٕ پَسنٛدیٖدٕ چھُ سُہ چھُ کٔپِل شَرما سُنٛد سُہ شو یِوان یُس زَن اَکھ مزٲہِیَہ شو چھُ آسان اَتھ مُتعلق چھُ مے یہِ پسَنٛد اَو کِنۍ یہِ زِ سُہ چھُ غَم تَفریٖق دوٗر کَران لُکَن تہٕ اَسناوان تہٕ گِنٛدناوان اَسُن گِنٛدُن یہِ چھُ زِندگی خٲطرٕ أہٕم ضوروٗری وٕنۍکٮ۪س چھِ اسہِ منٛز دِلٕکۍ مٔریٖز باقٕے بٮ۪مارٮ۪ن ہِنٛدۍ مٔریٖز یِم یِم شو وٕچھان تہٕ یِمن یا سایکیٛٹری ہِنٛدۍ مٔریٖز چھِ یِمن یہِ زٮ۪ہنہٕ منٛز یہِ ٹٮ۪نشٮ۪ن وٮ۪نشٮ۪ن چھُ ژَلان غَم تَفریٖق چُھکھ ژَلان تہٕ یِمو شوو سۭتۍ یِمو پروٗگرامو سۭتۍ چھِ تِم بَڈٕ خۄش گَژھان تِمن چھُ نوو جان یِوان